بہٕ چھُس پنُن مطلب سٲری شُک پننہِ طرفہٕ شُکریا کران تٔمِس کیب ڈرایورس ییٚمۍ بہٕ راتھ شامن بڑٕ محفوٗظ انٛدازس منٛز گرٕ واتہٕ نووُس تہٕ کوٚرنس گرِ کٮ۪ن حوالہٕ حظ امہِ علاوٕ چھُس بہٕ تٔمۍ سُنٛد واریاہ زیادٕ شُکر گُزار زِ سُہ چھُ سُہ درٛاو میانہِ خٲطرٕ واریاہ ایمان دار انسان حظ تِکیٛازِ تٔمۍ تُلُس بہٕ اسلام آبادٕ مین روڈٕ پٮ۪ٹھ تہٕ ترٛونس پننہِ گامہٕ کِس مین روٗٹس پٮ۪ٹھ حظ تمہِ علاو کٔر تٔمۍ کٲم تٔمۍ ہسا کرنووُس بہٕ وتہِ منٛز واریاہ زیادٕ مطلب آرام اکھ تھون اے سی تہِ ییٚلہٕ ایر کنڈشنر تہِ تھون ییٚلہٕ نمبر زٕ اوس تٔمِس گاڑِ منٛز اے سی چلان تہٕ تٔمۍ ہسا کرنووُس بہٕ تمہِ طٔریٖقہٕ تہِ آرام بیٚیہِ ٲسۍ سیٖٹ تہِ واریاہ زیادٕ کُرسی تہِ واریاہ زیادٕ کمفرٹیبٕل تٔمۍ سٕنٛز تہٕ یتھ پٮ۪ٹھ بِہِتھ بہٕ بڑٕ آرام سان گرٕ ووتُس تہٕ بہٕ چھُس تٔمۍ سُنٛد واریاہ زیادٕ مشکوٗر شُکر گُزار زِ تٔمۍ واتنووُس بہٕ پننس گرس انٛدر ٹھیٖک تہٕ محفوٗظ طٔریٖقہٕ سان